بہٕ چھُس اصٕل پٲٹھۍ أویَر میوٗچول فنٛڈٕز کیٛاہ گٔے تہٕ میوٗچول فنٛڈ سۭتۍ کیٛاہ چھِ گژھان تہٕ اگر أسۍ منٛز بہٕ ونہٕ اتھ منٛز یہِ تہِ أسۍ بہٕ کِتھ پٲٹھی ہٮ۪کہٕ باقیَن گایِڈ کٔرتھ میوٗچول فنٛڈ متعلِق گۄڈٕ وَنہٕ بہٕ یہِ میوٗچول فنٛڈ گوٚو کیٛاہ یُس میوٗچول فنٛڈ چھِ یہ چھِ اَکہِ قٕسمُک اِنوٮ۪سٹٕمٮ۪نٛٹ آسان اَتھ منٛز چھِ یِم یہِ چھِ آسان یہِ چھِ اَکھ اٮ۪کٹ کران ایز اِنوٮ۪سٹٕمٮ۪نٛٹ ویٖکٕل اَتھ منٛز یِمہٕ بہٕ ملٹِپٕل یِم اِنوٮ۪سٹٲرٕس چھِ آسان تِم چھِ پنٕنۍ پونٛسہٕ اِنوٮ۪سٹ کران تِم چھِ کیٚنٛہہ چیٖز یِم پنٕنۍ پونٛسہٕ اِنوٮ۪سٹٕمٮ۪نٛٹ بانٛڈٕز چھِ آسان شیرٕز چھِ آسان کُنہِ کمپٔنی ہِنٛدۍ یا کیٚنٛہہ اٮ۪سٮ۪ٹٕس چھِ تِم ہٮ۪وان مٔلۍ یہِ چھِ اکھ واریاہ اصٕل اِنوٮ۪سٹٕمٮ۪نٛٹ تَمہِ سۭتۍ چھِ اکھ لانٛگ ٹٔرٕم سِکیورٹی اَمہِ سۭتۍ چھِ اَکھ لانٛگ ٹٔرٕم سِکیورٹی روزان اِنسانَس بیٚیہِ چھِ انسان ہٮ۪کان واریاہ کیٚنٛہہ پٕلین کٔرِتھ فیوٗچَر خٲطرٕ اگر تٔمۍ اِنوٮ۪سٹ آسہِ کوٚرمُت صحیح صحیح الفاظن منٛز تہٕ صحیح چیٖزَن منٛز تہٕ اَسہِ پَزِ اِنوٮ۪سٹ کرُن تِکیٛازِ یہِ چھِ اکھ اصٕل مطلب لانٛگ ٹٔرٕم پرٛاسٮ۪س یتھ لانٛگ ٹٔرٕم دِوان ہر کٲنٛسہِ یُس اِنوٮ۪سٹ کَرِ یہِ چھِ اَتھ منٛز چھِ ڈایوَرسِفِکیشَن ڈایورسِفِکیشَن مطلب گوٚو مطلب اَسہِ آسَن ڈایوٲرٕس آپشَنٕز مِلان أسۍ ہٮ۪کو کُنہِ تہِ جایہِ اِنوٮ۪سٹ کٔرِتھ پَتہٕ ہٮ۪کو کُیِکلی مطلب سٮ۪ل کٔرِتھ سٮ۪ل اِن دَ سٮ۪نٕس اگر أسۍ سپوز أسۍ کرو کُنہِ منٛز اِنوٮ۪سٹٕمٮ۪نٛٹ پتہٕ گَژھِ تَتھ کَمپٔنی کیٚنٛہہ نۄقصانات گژھِ یا کیٚنٛہہ گژھٮ۪س تہٕ اگر بیٛاکھ کَمپٔنی سُہ ہیٚیہِ أسۍ تہِ ہٮ۪کو سُہ دامَس منٛز کٕنِتھ تہٕ اَتھ منٛز بَنیوٚو سون فٲیدٕ تہٕ بیٚیہِ چھِ اَتہِ درٛایہِ اِنشورَنٕس چھِو اِنشورَنٕس اِن دَ سٮ۪نٕس اگر اَسہِ اچانک کیٚنٛہہ پونٛسہِ پے ضوٚرتھ خُدانخواستہٕ کانٛہہ گژھِ بٮ۪مار کیٚنٛہہ پَزِ گژھِ ضوٚرتھ گرِ أسۍ دَپو یِم شیرٕز تہٕ مَکلے اٮ۪سٮ۪ٹٕس پنٕنۍ کٕنِتھ تہٕ أسۍ ہٮ۪کو تَمہِ سۭتۍ تَمہِ وِزِ تَتھ تَمہِ ٹایمہٕ ہٮ۪کو أسۍ مطلب رِلیٖفہٕ پنٛنِس پانَس دِتھ تہٕ پنٛنٮ۪ن دوستن پنٛزٮ۪ن یارن پنٛنٮ۪ن مدتھ گارن ہٮ۪کو أسۍ ہٮ۪لَپ کٔرِتھ تَمہِ وِزِ تہٕ بہٕ چھُس نہٕ تیوٗتاہ پرٛوفِشنَل مطلب کیٚنٛہہ بہٕ چھُس اَتھ مےٚ چھِ لِٹٕل نالیج لیکِن سِٹٕل دِمہٕ بہٕ لِٹٕل نالیج پنٛنٮ۪ن لِٹٕل لٹٕل یِمَن آڈیَنسَس بہٕ وَنہٕ تِمَن اَسہِ کِتھ پٲٹھۍ کرو اِنوٮ۪سٹٕمٮ۪نٛٹ گۄڈٕنٮ۪تھٕے کرو أسۍ پرٛوفِشنَل یِم چھِ پرٛوفِشنَل اِنوٮ۪سٹٲرٕس چھِ آسان یِمَن سۭتۍ کرو أسۍ کتھ باتھ تِمن وَنو أسۍ اَمِکۍ مطلب اَمِکۍ یہِ مطلب اَتھ منٛز کیٛاہ فیوٗچَر چھِ اِنسانَس رِسک کوٗتاہ چھِ ٹالرٮ۪نٕس کوٗتاہ پَزِ تھاوُن تہٕ کَمہِ ساتہٕ تہٕ کَمہِ وِزِ پَزِ اَسہِ اِنوٮ۪سٹ کرُن تہِ کَمہِ وِزِ تہٕ کَمہِ ساتہٕ پَزِ نہٕ اِنوٮ۪سٹ کرُن کِہینۍ تہٕ بیٚیہِ وَنہٕ بہ اَتھ منٛز بیٚیہِ پَزِ اَسہِ وِزِٹ ڈیلی ڈیلی وِزِٹ کرُن نِوٕز پیپَر پَرٕنۍ تتھ منٛز تہِ چھِ یِوان اَسہِ ییٚمِس کَمپٔنی چھِ پنٕنۍ شیرٕز بیجٕنۍ مطلب یِم کَمپٔنی چھِ یژھان پنٕنۍ شِیَر سٮ۪ل کرٕنۍ کانٛہہ چھِ یِم اٮ۪سٮ۪ٹ ونان سٮ۪ل کرُن تَتھ منٛز تہِ ہٮ۪کو أسۍ اِنوٮ۪سٹ کٔرِتھ اَمہِ سۭتۍ چھِ اَسہِ اکھ سُہ ہولٮ۪سٹِک اٮ۪پروچ مِلان ہَر کُنہِ سایڈٕ یِم تہِ مطلب ٹاپ کَمپٔنی چھِ آسان یا ٹاپ یِم اِنٛڈَسٹِرٛلِسٹٕز چھِ آسان تِم تہِ چھِ ہمیشہٕ پنٕنۍ مطلب اِنوٮ۪سٹ کران میوٗچول فنٛڈَن منٛز اِنوٮ۪سٹ کران میوٗچول فنٛڈ چھِ تَوَے ونان اَسہِ میوٗچؤلی یہِ چھِ بیٚنِفِشل دۄنؤنیَن آسان بیٚنِفِٹ اکھ اِنوٮ۪سٹَرَس تہِ بیٚیہِ تٔمِس یُس یُس اِنوٮ۪سٹ کران چھِ یہِ دۄنؤنی خٲطرٕ بیٚنفِشَل تہٕ یہِ چھِ آسان اَکھ بیٚیہِ لانٛگ ٹٔرٕم خٲطرٕ بیٚنفِشَل مطلب اَتھ منٛز چھِ یِوان منٛزٕ چھِ یہِ گژھان لاس منٛزٕ چھِ گژھان ٹھیٖک اَسہِ پَزِ پَنُن ذہن ہمیشہٕ یہِ تھاوُن تیار کٔرِتھ تِکیٛازِ ہَر کُنہِ چیٖزس چھِ کیٚنٛہہ پرٛوز آسان تہٕ کیٚنٛہہ کانٕز آسان اَسہِ پَزِ ہمیشہٕ روزُن اَسہِ پَزِ پنُن ذہن تیار تھاوُن سَم ٹایمٕز اِٹٕس اوکے ٹُہ بی لاس سَم ٹُہ بی گین کُنہِ وِزِ گژھِ یِیَس لاس کُنہِ وِزِ گژھِ اَسہِ گین یہِ چھِ آسان آمتی یہِ چھِ یہِ چھِ آسان لیٚکھتھٕے پتہِ اَمہِ سۭتۍ چھِ اکھ اکھ سُہ اَکھ ٲس رٮ۪زیٖلیَنٕس مِلان انسانس بیٚیہِ چھِ انسان ہیٚچھان یِم مےٚ یتھ چانسَن غلطی کٔر نٮ۪کٕس ٹایم کَرٕنہٕ بہٕ سُہ کِہینۍ یِم مےٚ ییٚمہِ وِزِ غلطی کٔرۍ ییٚمہِ وِزِ اوس مےٚ یہِ کرُن مےٚ اوس تھوڑا پیٛارُن اَمہِ سۭتۍ چھِ اَکھ تۄہہِ ہٮ۪س ہیوٗ مِلان یِم مےٚ غلطی یتھ سٕٹٮ۪پَس پٮ۪ٹھ کَرِ یُس مےٚ برٛونٛہہ کُن سٕٹٮ۪پ یی تَتھ منٛز کَرٕنۍ غلطی کِہینۍ تَتھ منٛز گوٚژھ مےٚ گینٕے گژھُن تتھ منٛز گوٚژھ مےٚ واریاہ یہِ تتھ منٛز گٔژھۍ مےٚ واریاہ پونٛسہٕ حٲصل گَژھٕنۍ تتھ منٛز واریاہ اِنوٮ۪سٹ کرُن یُس مےٚ فیوٗچر خٲطرٕ واریاہ اصٕل آسہِ یِم میٛانہِ خٲطرٕ یہِ مےٚ پیٖڈی چھِ یِنہٕ وٲج تِمَن خٲطرٕ گوٚژھ واریاہ آسُن تہٕ بیٚیہِ پَزِ اَسہِ مطلب اِنگرٛین کَرُن ہَر کٲنٛسہِ وَنُن اَسہِ پَزِ اِنوسٮ۪ٹ کَرُن اَتھ منٛز چھِ لاس منٛزٕ یِوان منٛزٕ گین گژھان اَسہِ پَزِ کوٚمیٖٹی اٮ۪نٛگیجمٮ۪نٛٹ تہِ کَرٕنۍ گرٛاوُنٛڈ لٮ۪ولہِ پٮ۪ٹھ تہِ کٲم کَرٕنۍ لُکَن دِنۍ اِنفارمیشَن میوٗچوَل فنٛڈَن خٲطرٕ